مےٚ حظ اوس گۄڈٕنیُک فون سُہ کی پیڈ دار تتھ مںٛز ٲسۍ آسن خٲلی نمبر تہٕ بیٚیہِ اوس نہٕ انسان ہٮ۪کان تمہِ پٮ۪ٹھ زیادٕ بوٗزِتھ کینٛہہ تہٕ تِم ٲسۍ برٛونٛٹھ کمٕے گژھان استعمال زیادٕ ٲسۍ نہٕ تِم گژھان کینٛہہ تہٕ وۄنۍ حظ آیہِ تمہِ پتہٕ آیۍ وۄنۍ آز ایہِ وۄںۍ سمارٹ فون تہٕ ہُہ سمارٹ فونس تہٕ ہوٚتھ چھِ تیٖژھ فرق یٖژھ اسمانس تہٕ زٔمیٖنس چھِ وُنکیٚن چھِ سمارٹ فونو پٮ۪ٹھ ہٮ۪کان أسۍ سورٕے کینٛہہ تہِ کٔرتھ گرِ چھُ بچہِ أمِس چھُ لگان پرنس منٛز تہِ ضروٗرت یا امہِ ورٲے تہِ چھُ ہٮ۪کان أسۍ کینٛہہ تہِ امہِ پٮ۪ٹھ یہِ ہسا یہِ وٕچھِتھ تہٕ برٛونٛٹھ ٲسۍ آسان تِم واریاہ لۄکٕٹۍ فون تہٕ تِم ٲسۍ نہٕ زیادٕ فٲیدٕ اسہِ واتناوان کینٛہہ یوٗت أزیُک ہُہ وُنکیٚن چھُ بچہِ یہِ چھُ دپان ہے مےٚ حظ أنِو سا فون بہٕ ہسا ہٮ۪کہٕ امہِ پٮ۪ٹھ پٔرٕتھ بہٕ ہٮ۪کہٕ آن لایِن یہِ آن لایِن کلاس دِتھ تہٕ امہِ سۭتۍ چھُ أز یِم آز چھِ سمارٹ فون امہِ سۭتۍ چھُ واریاہ یہِ ہسا یہِ فٲیدٕ اسہِ واتان یہِ چھُ اسہِ لگان واریاہس ضروٗرت یِم صُبحن چھِ انسان ہٮ۪کان یہِ ہسا یہِ سکوٗل گٔژھِتھ یا یہِ ہسا یہِ یا بدل کُنہِ یونیورسٹی گٔژھِتھ تہٕ یہِ چھُ ہٮ۪کان یہِ چھُ تیٚلہِ ہٮ۪کان گٔژھِتھ ییٚلہِ أمِس گۄڈٕ یہِ فون آسہِ بیٚیہِ چھُ اسہِ یہِ فٲیدٕ واتناوان امہِ موٗجوٗب زیادٕ تر چھُ فٲیدٕ واتناوان امہِ سۭتۍ چھِ اسہِ خبر اتر لگان یہِ سا یہِ سون بچہِ کتٮ۪تھ چھُ اسہِ زن برٛونٛٹھ اوس اسہِ ونان بچہِ ہے بہٕ چھُس سکوٗل سُہ اوس نہٕ آسان سکوٗل کینٛہہ أسۍ زن دپہٕ ہو تٔمِس تلو ژٕ کر ویٖڈیو کال ژٕ چھُکھا سکوٗل کِنہٕ نہٕ سُہ اوس دپن ہے او بہٕ چھُس سکوٗل آز چھِ أسۍ بچس دپان اگر ژٕ سکوٗل چھُکھ کر سا ژٕ ویٖڈیو کال أسۍ وٕچھو ژٕ چھُکھا سکوٗل یا ژٕ اگر دپان چھُکھ بہٕ چھُس فلٲنۍ جایہِ یا بہٕ چھُس فلٲنۍ رشتہٕ دارس نِش یا دوستس نِش تہٕ اسہِ کٕتھ کٲنٹھۍ ننہِ آز آز چھِ أسۍ مُکمل یہِ ہسا یہِ گژھان امہِ سۭتۍ ثبوٗت ییٚلہِ سُہ دپان چھُ تُہۍ کٔرِو سا یہِ ہسا یہِ ترٛٲیِو سا ڈاٹا ییٚلہٕ کٔرِو سا ویٖڈیو کال أسۍ چھِ ہٮ۪کان پانے ویٖڈیو کالہِ پٮ۪ٹھ وٕچھِتھ سُہ چھُ دپان ہے وٕچھو سا بہٕ چھُس فلٲنۍ رشتہٕ دارس نِش یہِ چھم پۄپھ پۄپھِ ہُنٛد گژھِ ماسہِ ہُنٛد گژھِ بیٚنہِ ہُنٛد گژھِ تہٕ أسۍ چھِ امہِ سۭتۍ ہٮ۪کان آ اسہِ چھُ اطمنان مِلان آ یہِ ہسا چھُ أمۍ ہسا وون پوٚز یا سُہ چھُ دپان ہے بہٕ ہسا چھُس کلاسس منٛز پران یا بہٕ چھُس کُنہِ جایہِ یہِ ہسا یہِ کوچنٛگ کران امہِ سۭتۍ چھُ اسہِ یِم یہِ ہسا یہِ گژھان کٔلیر اہن سا آ یہِ چھُ پوٚز یہِ ہسا چھُ ہٮ۪کان یہِ ہسا یہِ یہِ چھُ تیٚلہِ ہٮ۪کان اسہِ یہِ ہسا یہِ ثٲبت گٔژھِتھ ییٚلہِ أمِس نِش یہِ سمارٹ فون چھُ یا پگاہ چھُ یہِ پرنہِ گژھان نٮ۪بر یا یہِ ہسا یہِ صبحن چھُ یہِ کُنہِ یہِ ہسا یہِ بدل مُلکس گژھان جاب کرنہِ امہِ سۭتۍ چھُ یہِ ہسا یہِ اسہِ فٲیدٕ واتان سمارٹ فون سۭتۍ امہِ سۭتۍ آیہِ واریاہ چینج ہُہ یا پگاہ چھِ أمِس کانٛہہ اٮ۪پلکیشن آسان کینٛہہ تہِ ڈاوُن لوڈ کرُن برٛونٛٹھ میٚو فونو سۭتۍ اوس نہٕ یہِ گژھان کینٛہہ تِم ٲسۍ لگان أتھۍ یہِ سا یہِ ہوٚر یور خبر اتر پریژھنس آز چھُ بچہِ ٲسۍ تن دوٗر یا یہِ ہسا یہِ بدل کُنہِ جایہِ ییٚتہِ ٲسۍ تن أمِس یار دوس کانٛہہ یہِ چھُ أمِس دپان ہیو مےٚ چھُ پھیران بہٕ ہٮ۪کتھ نہٕ ژٕ وٕچھِتھ کینٛہہ وُنکیٚن ہسا آے تِم اسہِ فون سُہ چھِ ہٮ۪کان مُکمل پٲٹھۍ أمِس وٕچھِتھ سُہ چھِ أمِس دپان تراو سا ژٕ یہِ ہسا یہِ ڈاٹا ییٚلہٕ بہٕ کرے ژےٚ ویٖڈیو کال یِم چھِ آسان زن مُکمل یہِ ہسا یہِ لرِلوٚر کتھٕ کران أمہِ امہِ سۭتۍ چھُ أمِس باسان اطمنان مِلان اہن سا آ یہِ ہسا یہِ یہِ چھُ ٹھیٖک ہُمِس چھُ باسان ہُہ چھُ ٹھیٖک تہٕ سمارٹ فونو سۭتۍ گوٚو اسہِ امہِ سۭتۍ گٔیے اسہِ واریاہ سہلوٗلیت یا بدل کانٛہہ چیٖز تہِ چھُ اسان کُنہِ جایہِ چھُ کُنہِ مُلکس منٛز کینٛہہ تہِ گژھان زل زل چھُ یِوان یا بدل کینٛہہ چھُ آسان کانٛہہ تہِ یہِ ہسا یہِ کینٛہہ تہِ چھُ آسان یہِ چھُ ہٮ۪کان امہِ سۭتۍ یہِ ہسا یہِ وُچھِتھ ہُہ یہِ چھُ دُنیہِچ خبر اتر بوزان یا سٲنۍ حٲج چھِ گژھان یہِ ہسا یہِ حج کرنہِ عرب پتہٕ أسۍ ہمسایہِ ٲسۍ تن رشتہٕ دار ٲسۍ تن أسۍ چھِ ییٚلہِ اسہِ سمارٹ فون چھِ تیٚلہِ چھِ أسۍ ہٮ۪کان تِم چھِ دپان ہے أسۍ چھِکھ دپان ہے أسۍ کرو یہِ ہسا یہِ ویٖڈیو کال تِم چھِ أسۍ چھِ ہٮ۪کان تِمن تہِ أسۍ چھِ ہٮ۪کان تِم وٕچھِتھ سیٚود اہن سا آ یِم چھِ وُنکیٚن خانے کاب یِم چھِ مدیٖنہ شریٖف تہٕ یہِ چھُ امے بدولت ییٚلہِ اسہِ سمارٹ فون چھُ امہِ سۭتۍ چھُ یہِ ہسا یہِ دۄہ کھۄتہٕ دۄہ چھ امہِ سۭتۍ ترقی گژھان أسۍ چھِ امہِ سۭتۍ چھُ مُلُک دُنیا دۄہ کھۄتہٕ دۄہ ترقی کُن لمان سمارٹ فونو سۭتۍ ہُہ تہٕ بیٚیہِ مِلیو امہِ سۭتۍ زیادٕ فٲیدٕ اسہِ ییٚمِس بچس پرُن آسہِ سُہ چھُ زیادٕ استعمال ہٮ۪کان یِہوے فون وُنکیٚن کٔرتھ تہٕ امے تھروٗ چھُ سُہ ہٮ۪کان پٔرِتھ نتہٕ ہٮ۪کہِ نہٕ أزیُک بچہِ امہِ ورٲے وۄنۍ تقریٖباً یہِ چھُ ضروٗریاتی زندگی منٛز اکھ ضروٗری یہِ ہسا یہِ چیٖز اکھ وُنکیٚن اسہِ سمارٹ فون ہُہ وۄنۍ گوٚو ییٚلہِ أسۍ رٕتۍ پٲٹھۍ استعمال یہِ کرو تہٕ یہِ چھُ سانہِ خٲطرٕ فٲیدٕ منٛدٕے تہٕ ساروٕے کھۄتہٕ فٲیدٕ دِی یہِ اسہِ پننٮ۪ن بچن پرنس منٛز ہُہ یا امہِ ورٲے ہٮ۪کن یِم وُنکیٚن چھُ نٮ۪ٹ تھروٗ یِم ہٮ۪کان کُنہِ تہِ سوالس جواب رٔٹِتھ یا کٲنٛسہِ ہٮ۪کان کینٛہہ ؤنِتھ تہٕ یہِ چھُ سورُے امی سۭتۍ یہِ سا یہِ حٲصِل گژھان سمارٹ فونو سۭتۍ تہٕ یہِ چھُ اصلی ٹٮ۪کنالجی ٹٮ۪کنالجی امی ٹٮ۪کنالجی تھروٗ یہِ آو اسہِ وۄنۍ یِم فون تہِ